اسلام عليكم ورحمة الله وبركاته آزٕ ونہٕ ہو تۄہہِ بہٕ بہٕ کِتھ پٲٹھۍ چھُس پننہِ بایکہِ خیال تھاوان بہٕ چھُس پنٕنۍ بایِک دۄہے دۄہے چھلان صابنہِ سۭتۍ بیٚیہِ چھُس ہفتہٕ ہفتہٕ باد مُبلیل چینج کران گیرٕ چھُس ہفتہٕ باد وٕچھان ٹھیٖک چھا کِنہٕ نہٕ ٹٲر چھُس چیٚک کران ہوا چھُکھا کِنہٕ نہٕ پنچر ما چھُکھ گوٚمُت لگ بگ چھُس بہٕ پرٛٮ۪تھ ہفتہٕ پننہِ بایکہِ ہُنٛد صفٲییہِ کران ییٚمہِ کِنۍ زن میٲنۍ بایِک واریاہ سجان آسان چھِ بیٚیہِ ونہٕ ہو تۄہہِ بہٕ بایِک چلاونہٕ سۭتۍ چھُس بہٕ منٛزٕ منٛزٕ تھکان تمہِ وزِ چھِ مےٚ بایِک کھران واریاہ چلاوٕنۍ ییٚلہِ بہٕ لانٛگ روٗٹن چھُس پکان تہٕ بہٕ چھُس واریاہ تھکان تمہِ وزِ چھِ مےٚ نفرت گژھان بیٚیہِ ونہٕ ہو تۄہہِ بہٕ بیٛاکھ کتھ زِ بایِک چلاونہٕ ٹایمہٕ چھُس بہٕ واریاہ خبردار روزان بہٕ چھُس شیٖشو کِنۍ پتھ کُن آسان وٕچھان زِ گٲڑۍ وٲڑۍ مہ آے ییٚمہِ کِن زن بہٕ دبہٕ نِش تہِ چھُس بچان تہٕ تہٕ مےٚ چھُنہٕ کہیٖنۍ تہِ پرابلِم گژھان بایِک چلاونہِ وِزِ بہٕ چھُس ہر ساتہٕ ہُشار تہٕ خبردار روزان مےٚ چھُ دٮ۪ماغ واریاہ تیز چلان ییٚلہِ بہٕ بایِک چلاوان چھُس آسان